ییٚمہِ ساتہٕ تہِ بہٕ باغَس منٛز وُچھان چھِ سیٚکھ یِم فوٗل تَمہِ ساتہٕ چھیٚس بہٕ واریاہ خۄش گژھان تِکیٛازِ اَمہِ سۭتۍ چھُ ماحول واریاہ اصٕل آسان اَمہِ سۭتۍ چھِ آسَن پرٛیٚتھ طرفہٕ خُوشبوٗ تہٕ اسہِ پَزِ بیٚیہِ شُریٚن وَنُن کہِ یِم ما ژٔٹہِ ہوک کیٚنٛہہ تہٕ اسہِ پَزِ یِمَن سٮ۪ٹھاہ دیکھ بال کَرٕنۍ